ہیوٕلٕز فین چھُ واریاہ اَصٕل تہٕ یہِ چھُ باقِیَو فینو کھۄتہٕ تیز ہَوا دِون ییٚمہِ سۭتۍ واریاہ آرام چھُ مِلان أکِس اِنسانَس یہِ فین چھُ نمبر وَن فین اَتھ سۭتۍ چھِ گارَنٹی تہٕ وارَنٹی یِہ فین چُھ پَنٛداہ شیٚتھ رۄپیِہ یِوان تہٕ ساڑٕ ترےٚ ہَتھ روٚپیِہ چھِ اَتھ کیش بیک أمیُک اونَر چھُ آر کے راہُل ڈُبلِکیٹ فین چھِ دِوان مس وال فین یہِ گوٚوَا فین آسُن نَہ چھِ دِوان یہِ شۄنٛگنہٕ راتَس نَہ چھِ دِوان کینٛہہ ٹاس راے چھُ تُلان یہِ اَمہِ سۭتۍ ہسا چھِ جیٚرٕ وَتھان اِنسانَس پھُٹراوُن فینٕے یہِ گوٚوَا فین آسُن